آ جِناب نَگیٹِو اٮ۪کسپیٖرَنٛس چھِ مےٚ نِشَن واریاہ حظ واریاہ اٮ۪گزامپٕل یِتھ کٔنۍ چھِ اَکھ اٮ۪گزامپٕل کیاہ حظ کہ اَکھ چھِ پٮ۪ٹرول پَمپ یِم چھِ ییٚتہِ پِیٚور آسان چھِ ییٚتٮ۪س ٹرٛسٹ چھِ آسان کہ اَتھٮ۪تھ چھِ پِیٚور آسان بیٛاکھ چھِ آسان حظ لِنٛک روڑَن اورٕ یورٕ دُکانَن پٮ۪ٹھ پٮ۪ٹرول تھوٚمُت حظ یِمو پٮ۪ٹ دُکاندارو اٮ۪ولیبٕل تہٕ سُہ چھِ باسَن پِیٚورٕے حظ کانٛہہ شک چھِنہٕ آسان ترٛاونہٕ وِز یا وٕچھنَس منٛز تہِ چھِنہٕ کانٛہہ شک آسان مگر ریٖزَن کیاہ چھِ گژھان حظ ییٚلہِ اَ اَسہِ حظ تُل اَکھ یہِ پٮ۪ٹرول اَسہِ اوٚن دُکاندارَس نِش اَسہِ اوٚن نہٕ پٮ۪ٹرول پَمپ پٮ۪ٹھ پٮ۪ٹرول کینٛہہ حظ دُکاندارَس نِش تُل پَتہٕ ترٛوو اَسہِ باغ موٹرَس حظ باغ موٹرَس ییٚلہِ ترٛوو حظ سُہ اوس توٚتاں چَلان أسۍ ٲسۍ تَمہِ بروںٛٹھ حظ یوٗز کَران پٮ۪ٹرول پَمپُک مو یہِ حظ یہِ پٮ۪ٹرول تہٕ سُہ اوس اَصٕل پٲٹھۍ رَن وَن گَژھان حظ تہٕ مَیلیج تہِ ٲس ٹھیٖک دِوان حظ مگر اَکہِ ساتہٕ حظ گٔیے مےٚ یہِ اَسہِ گٔیے اَکہِ ساتہٕ اوٚن اَسہِ دُکاندار دُکاندار سنٛدۍ پٮ۪ٹرول حظ اَسہِ ترٛوو سُے موٹرَس یہِ ہَسا لوٚگ بنٛد تہٕ بنٛد گژھنہِ یہِ اوس بَنٛدٕے گژھان یہِ اوس دہ ٹیٖن پانٛژھ ٹیٖن چھَکان تہٕ گَژھان بند اَتھ ٲسۍ نہٕ اوٚتاں یہِ پرٛابلِم گژھان حظ کِہینۍ پَتہٕ حظ تُل مےٚ یہِ موٹَر یہِ حظ نیوٗ مےٚ مِستٕرِس نِش تہٕ مِستٕرۍ ییٚلہِ وُچھِ حظ ووٚنُن ووٚنُن یہِ چھِ مِسِنٛگ حظ یِتھ کٲٹھۍ اَتھ چھِ یہِ پرٛابلِم تۄہِہ چھُ شاید حظ اَتھ تیٖل ترٛومُت اِمپِیٚور حظ تہٕ تۄہِہ کَتہِ چھُ تیٖل اوٚنمُت پٮ۪ٹرول حظ تہٕ اَسہِ ووٚنُس یِتھ کٲٹھۍ دُکاندارَس نِش تُلیو پٮ۪ٹرول تہٕ یِتھ کٲٹھۍ پٮ۪ٹرول پَمپَس پٮ۪ٹھ اوٚن نہٕ کِہینۍ تٔمۍ حظ ووٚن آ یَتھ چھِ سُے دٔلیٖل یُس تۄہِہ اَتھ تیٖل یہِ پٮ۪ٹرول ترٛومُت چھُ یہِ اوس نہٕ پِیٚور کِہینۍ اَتھ حظ چھِ مِلاوَٹ آسان یِم دُکاندار یِم کٕنَن چھِ اَتھ چھِ مِلاوَٹ آسان حظ تہٕ تَمہِ سبہٕ حظ گٔیے مےٚ تَمہِ سۭتۍ زَبردست پرٛابلِم یُس یہِ پرٛوڈَکٹ اوٚن یہِ پٮ۪ٹرول تُل مےٚ دُکان پٮ۪ٹھ اَمہِ سۭتۍ گٔیے مےٚ واریاہ پرٛابلِم تہٕ أمۍ کھیوٚ مےٚ ٹایم تہِ حظ موٹرَس تہِ آے پرٛابلِم یہِ ٲسۍ مِسِنٛگ تہٕ مِسِنٛگ کَران حظ ٲخٕر کار کوٚر مےٚ یہِ کَمپلیٖٹ أمۍ مِستٕرۍ حظ چلو چلو شُکریہ